گۄڈنیٚتھٕے حظ ہیوٚچھ مےٚ یہِ مطلب نہ ہیوٚچھ مےٚ کٲنٛسہِ نِش یہِ مطلب یہِ وونُن یا کانٛہہ تہِ چیٖز کٲنٛسہِ نِش ہِیوٚچھے نہٕ مےٚ یہِ نَہ مطلب پننِس رِشتہٕ دارس نِشی نہ کٲنٛسہِ ہمسایَس نِشی مےٚ حظ ہیوٚچھ مطلب یوٗٹیوٗب چنلہِ پؠٹھ ٲسٕس بہٕ یِم ویٖڈیو وٕچھان مطلب ہۄتھ چنلہِ پؠٹھ باسِط کرٛییشَن تتھ چنلہِ پؠٹھ ٲسٕس بہٕ یِم ویٖڈیو وٕچھان مطلب کِتھ پزؠن مطلب کِتھ پٲٹھۍ چھِ آسہِ ڈِزایِن آسان یا ہر کانٛہہ سۄ چَنل حظ ٲس مےٚ مطلب سَبسَکرایِب کٔرمٕژ تِم نٔے نٔے ویٖڈیو ٲسۍ مےٚ نِش واتان یِم تتھ پؠٹھ یِوان ٲسۍ تٔتھۍ پؠٹھ حظ ہِیوٚچھ مےٚ یہِ سورُے مطلب باقی باقیس پؠٹھ نہ ہیوٚچھ مےٚ یہِ کُنے بہٕ حظ ٲسٕس تٔتھۍ یوٗٹوٗبس پؠٹھ تِم ویٖڈیو وٕچھان تَمے ہیٚوچھ سُہ ہیوٚچھ سُہ مےٚ مطلب ہر کانٛہہ ویٖڈیو ٲسٕس بہٕ تٔتھۍ پؠٹھ وٕچھان یُس تہِ تَتھ پؠٹھ ویٖڈیو یی یا اَتھ مُتعلِق مطلب یُس مطلب مےٚ خۄش اوس گژھان تہٕ تٔتھۍ پؠٹھ ہیوٚچھ مےٚ یہِ سورُے